آ اسلام علیکُم غَفار صٲب ٹھیٖک چھُو اَصٕل پٲٹھۍ صحت چھےٚ حظ ٹھیٖک شُکُر شُکُر مٲلِکَس کُن حظ تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ گَرٕ بار چھےٚ ٹھیٖکٕے کیٛاہ حظ بُتھٕے ہووو نہ زٕ ژور دۄہ تُہۍ گٔیوٕ چھُو نہٕ نٔنی حظ اچھا اچھا ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ ؤنۍ تَو یہِ اَکھ کَتھ یہِ حظ خۄشٕکۍ سٲلی روٗز نا وَنہِ تۄہہِ چھو پَتھٕے خۄشٕکۍ سٲلی روٗز بے روٗد تھوڑا داوُکھ واوُکھ تہٕ بہٕ اوسُس دپان اَتہِ اوس کیٚنٛہہ راشَن واشَن یہِ بٲگر ہاو یِمن مےٚ وُچھ حظ یہِ سَتار چیچن اوس تھوڑا نہ یِمن گٔے پرٛابلِمٕے تھوڑا بہت تہٕ بہٕ اوسُس دَپان یِم یِم یِم کیٛاہ ناو چھِ مےٚ گۄڈنٮ۪تھ نظرَن تَل بہٕ وَنو تۄہہِ گۄڈٕ یہِ گۄڈٕ سُہ واتناوو یِمن یہِ راشَن واشَن اچھا ٹھیٖک ٹھیٖک ٹھیٖک تہٕ بہٕ چھُس دپان بہٕ حظ یُس اَکھ ییٚمِس سَتار چَیچَس تہٕ بیٚیہِ ییٚمِس ییٚمِس حظ ییٚمِس رٔحیٖم گوٗرِس کَرٕہو تہٕ أمِس تہِ وٕچھہو یِمن چھُ بَڑٕ مُشکِلات ووت یِمَن اہن حظ ؤنِو ؤنِو چھُ راشَن چھُ وۅنۍ جمَے ییٚتہِ راشَن چھُ جمع پونٛسہٕ تہِ چھُو کینٛہہ تھوڑا بہت چھُ وۄنۍ پونٛسہٕ اہن حظ آ پَتہٕ ہیٚکو باقٕیَن تہِ واتنٲیِتھ بیٚیہِ ؤنۍ تو مےٚ یہِ حظ یہِ اَکھ کَتھ یہِ چوٗنٛکہِ دۄہ کھۄتہٕ دۄہ چھُ اوکاف بَڑان بہٕ اوسُس دَپَن اٮ۪لٮ۪کشَن اَکھ کَرہو مٮ۪مبر زٕ پانٛژھ ژٕ ہُہ روہو یَتھ اوقافَس تہٕ چوٗنٛکہِ کٲم تہِ چھِ زیادٕ پَتہٕ چھُنہٕ اِنسان واتان تہِ کِہیٖنۍ تہٕ اَمہِ موٗجوٗب آ سُہ روزِ تیٚلہِ بہتر مےٚ باسان جمعہ پٔرِتھ تُہۍ روٗز مےٚ ایویلیبٕل تَمہِ ساتہٕ کیٚنٛہہ نہ حظ اَدٕ حظ سُہ تہِ روزِ بہتر تہٕ بیٚیہِ اوسُس بہٕ دَپان یہِ ییٚتیٖم کورِ حظ یِم گٔمژٕ بہٕ چھُس دَپان حظ اَتی گژھان باقٕے کوری وُچھِتھ یہِ حظ دِل تام زَن باقٕیَن کورِ تہِ چھِ ییٚتیٖم کوٗڑ اَسہِ یہِ چھِ پَنٕنۍ کوٗر آسان بہٕ اوسُس دَپان یِمَن تہِ وُچھاو خنٛدٕرُک کِینٛژھا اہن حظ آ تِمو تَمہِ منٛز أسۍ چھِ وۅنۍ پونٛسہٕ چھِ تَمہِ منٛز کیٛاہ سُہ چھُ وُنہِ بہٕ ووٚن دَپان اَدٕ تُہُنٛد سَمٕج تہِ کیاہ آسہِ ہا اَتھ منٛز تہٕ بیٚیہِ اوس یہِ بوزمُت یِمن أمِس کٔرو یہِ عبدالرحیٖمَس تہِ ؤنِو یہِ نوٚو یہِ توٚمُل ووٚمُل سَمرہا نوٚو اَتہِ تہِ گژھِ ہا توتہِ کُنہِ ساتہٕ وٕچھِ ہا برٛونٛٹھ کُن لُک کُنہِ ساتہٕ ضوٚرَتھ پیٚیَس بیٚیہِ پونٛسہٕ وونٛسہٕ تہِ کَرِ ہا کیٚنٛہہ جمع واریاہ کال گوٚو یہِ تہِ کَرنَسٕے اَسہِ ٹھیٖک ٹھیٖک چھُ اَوا وٕچھو کوٗتاہ کوٗتاہ فَلہِ اَتھ اَنٛدر پرٛٮ۪تھ کٲنٛسہِ کوٗتاہ کوٗتاہ تہٕ تِتھٕے ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک جُمعہ جُمَعہ روزِ ٹھیٖک حظ ژےٚ تۄہہِ وۄنۍ تہِ جُمعہ چھِ آسان سٲری گرِ آلموسٹہٕ یَلَے چھِ کانٛہہ چُھنہٕ آسان آوُر اَمہِ ساتہٕ کیٚنٛہہ کیٚنٛہہ کِہیٖنٛۍ کٕہٕنۍ پَرواے چھُنہٕ بہٕ حظ بہٕ حظ واتناو بہٕ حظ بہٕ واتناو بہٕ حظ واتناو باقٕے چھُو حظ تُہۍ ٹھیٖک اَصٕل پٲٹھۍ دۄیہِ خٲرٕ حظ أسۍ زیٚو کران اِنشاء اللہ اِنشاء اللہ چلو حظ چلو بِہِو بِہِو رۄبَس حوال اسلامُ علیکُم